سانہِ گامُک یُس ڈرٛنیج سِسٹَم چھُ سُہ چھُ واریاہ زیادٕ گَندٕ اَسہِ چھَکھ ڈرٛین بَنٲیمژ گامَس منٛزَنتھ گۄڈٕنٮ۪تھنٕے چھےٚ تِم واریاہ زیادٕ تَنٛگ کھَجر چھُنہٕ تِمَن بِلکُل کِہیٖنۍ نہٕ دٔیِم یُس گَرو منٛز آب چھُ نیران سُہ چھُ گژھان أتۍنَسَنٕے جمع برونٛہہ کُن چھِنہٕ پَکان کِہیٖنۍ تہِ یِمو یِم ڈرٛین بَنایہِ یِمو چھُنہٕ تھوٚمُت اَتھ حِسابٕے کانٛہہ یہِ آب کوٚت پَکہِ بٕتھِ کوٚت نہٕ پَکہِ أتۍنَسَنٕے چھُ یہِ آب گژھان جمع روٗد چھُ پٮ۪وان ڈرٛینو پیٚٹھۍ چھُ آب کھَسان تیوٗتاہ چھُ آسان آب جمع گوٚمُت تیوٗتاہ چھےٚ یِم گَندٕ یِم سانہِ یِم ڈرٛینہٕ نہ چھِ یِمَن صفٲیی گَژھان وَقتَس پٮ۪ٹھ نہ چھُ یِمَن کینٛہہ روٗد چھُ پٮ۪وان تہٕ یِمَن چھےٚ مُشک وۄتھان پٮ۪ٹھ کَنۍ چھےٚ آسان یِمو ڈرٛینو ہُنٛد آب چھُ آسان پیٚٹھۍ کنۍ ژوٚلمُت اگر وَقتاً وَقتاً یِمَن ڈرٛینَن صفٲیی آسہِ ہہ گَژھان یہِ آب آسہِ ہہ نہٕ جمع گژھان کِہیٖنۍ تہِ گَرَو مَنٛز چھِ لۄکٕٹۍ شُرۍ چھِ گَرَن مَنٛز تِم چھِ نیران گِنٛدان چھِ کَنہِ لَگاوان یِمَن ڈرٛینَن مَنٛز تہٕ تِم چھِکھ چھِ کھسان تِمَن بَچَن واپَس پٮ۪وان چھِ تِم بٮ۪مار پَتہٕ چھِ مٲلِس ماجہِ تہِ پریشٲنی آسان یِمو ڈرینو سۭتٮ۪نتھ اَگر یِمَن وقتَن پٮ۪ٹھ صفٲیی آسہِ ہہ آمٕژ کَرنہٕ یہِ آب آسہِ ہا نہٕ جمع گَژھان کِہیٖنۍ نہٕ شُرۍ تہِ کَرٕہان نہٕ یَتھ آبَس سۭتۍ کہیٖنۍ تہِ نہٕ تہٕ گۄڈٕنٮ۪تھ چھِ أسۍ یَژھان وَنُن یہِ کہِ سٲنِس سانہِ یِم گامچہٕ یِم ڈرٛینہٕ چھےٚ یِم گَژھان اَصٕل پٲٹھٮ۪نتھ مینٹین یِن کَرنہِ اَصٕل پٲٹھۍ گَژھن یِم شہرنہٕ یِنہِ تاکہِ اَسہِ پیٚیہِ ہہ نہٕ پریشٲنی پیٚیہِ ہہ نہٕ ییٚتہِ کٮ۪ن بٕسکِندارَن کِہیٖنۍ تُلنہِ شُرۍ گَژھٕ ہن نہٕ بٮ۪مارِ کِہیٖنۍ نہٕ تہٕ دٔیُم اَسہِ یِن بَڑٮ۪ن اِنسانَن تہِ گژھَن نہٕ مُشکِلات پیٚنۍ کِہیٖنۍ ترٛیٚیِم چیٖز یہِ کہِ أسۍ چھِ یَژھان تۄہہِ وَنُن اَگر تُہۍ یِم ڈرٛینہٕ شِہِروُکھ یِمَن گژھِ وَقتاً فَوَقتاً گژھِ یِمَن صفٲیی یِن کَرنہٕ اَصٕل پٲٹھٮ۪نتھ گژھن اَتھ کینٛہہ لُکھ یِنۍ تھاونہٕ یِم یِمَن ڈرٛینَن ہٕنٛز صفٲیی کَرَن تاکہِ یہِ آب گژھِ نہٕ جمع کِہیٖنۍ دٔیِم یُس یہِ ڈرٛینَن ہُنٛد آب چھُ یوٚت یہِ گژھِ بٕتھِ سُہ گژھِ اَصٕل پٲٹھٮ۪نَتھ یُن چاہے اَتھ دوٚب آسیٛا بٕتھِ چاہے اَتھ نَل آسیٛا بٕتھِ کیٛاہ آسٮ۪س تَتھ منٛز گَژھِ یہِ آب جمع گَژھُن ترٛیٚیِم چیٖز یہِ کہِ اَگر یِم ڈرٛینہٕ وۄنۍ شیہرَن یِمَن گژھِ باضٲبطہٕ یِن ڈَکھنہٕ پٮ۪ٹھ کَرنہٕ تِکیازِ بَچہِ چھِ نیران گَرِ یِم چھِ گِنٛدان گِنٛدان گِنٛدان چھِ یِمہٕ یِمَن ڈرٛینَن منٛز تہِ گژھان واریاہَن بَچَن گوٚو اَمہِ سۭتۍ صحتَس نۄقصان اَڑٮ۪ن لوگ اَڑٮ۪ن لوٚگ زَنٛگَن اَڑٮ۪ن لوٚگ نَرٮ۪ن بَچہِ چھِ بَچَس کوتاہ وَنہِ اِنسان یِمو ڈرٛینو سۭتٮ۪نتھ کۭتیٛاہ مُشکِلات چھِ پٮ۪وان أکِس مٲلِس ماجہِ تُلٕنۍ وۄنۍ چھِ أسۍ تۄہہِ یہِ گُزٲرِش کَران یِمَن ڈرٛینَن یہِ چھِ یِم ڈرٛینہٕ شیہرتو یِمَن تھٲیزیو یِمَن تھٲیِو پرٛاپَر اَصٕل پٲٹھٮ۪نَتھ ٹھانٛڈٕ تاکہِ بَچَن ہٕنٛدٮ۪ن زِندگِیَن پٮ۪ٹھَنتھ پیٚیہِ نہٕ کٕہٕنۍ تہِ اَثَر بیٚیہِ یِم یَتھ یِم گامَس منٛز روزَن وٲلۍ چھِ تٕہٕنٛدِس صحتَس تہِ پیٚیہِ نہٕ کٕہٕنۍ تہِ اَثَر بٮ۪ماریو نِش تہِ روزو أسۍ دوٗر